ہاں اَہن سا آ مےٚ ہَسا چھِ لیٚچھمٕژ اَکھ پۄیٹرٛی مگر پَنٛنِس دوسَس خٲطرٕ اَکھ دۄہ ہَسا اوس مےٚ ہَسا گٔے پَنٛنِس مطلب کہِ دوسَس سۭتۍ گٔے مےٚ وارِیاہ لَڑٲے بٔڑ لَڑٲے میٲنِس دٮ۪ماغَس منٛز ہسا ٲسۍ غلط فہمِی کٲنٛسہِ مطلب کہِ بیٚکہِ ترٲمٕژ یُس اَسہِ ترٛیِم اوس تٔمۍ ہسا دوٚپ چٲنۍ مطلب کہِ دوس یُس چھِ تٔمۍ ہَسا وۄنۍ ژےٚ خٕلاف یِم کَتھ مےٚ ہَسا کوٚر أمِس پٮ۪ٹھ وارِیاہ بَروسہٕ مےٚ دوٚپ أمۍ آسہِ ووٚنمُت مےٚ نَسا تھوٚو روٗد نہٕ یہِ ذہنَس منٛز کیٚنٛہہ مطلب کہِ ہُہ چھُ مےٚ دوس مطلب کہِ بہٕ کِتھ پٲٹھۍ مطلب کہِ بہٕ کِتھ پٲٹھۍ کَرٕ أمِس پٮ۪ٹھ بَروسہٕ تہٕ ہُمِس پٮ۪ٹھ کَرنہٕ بَروسہٕ کِہیٖنۍ مےٚ ہَسا باسیو زیادٕ امہِ آسہِ ووٚنمُت تہ تمہِ وِز ہَسا گٔے یُس ہَسا میون بٮ۪شٹ فرٛٮ۪نٛڈ اوس میون مطلب کہِ یارِ خاص اوس مےٚ ہَسا کٔر تٔمِس سۭتۍ لَڑٲے مےٚ نَسا اوس نہٕ یہِ ذہنَس منٛز کہِ مطلب کہِ یہِ چھُ دوس تِکیاٚزِ دَپان ییٚلہِ کٲنٛسہِ سۭتۍ لَڑٲے چھِ گژھان تیٚم وِز چھِنہٕ روزان أچھَن مَنٛز یہِ اَثَر کیٚنٛہہ مطلب کہِ یہِ چھِ مےٚ دوس مےٚ کِتھ پٲٹھۍ پَزِ أمِس سۭتۍ کَتھ کَرٕنۍ تیٚمِزِ چھُ سُہ گَژھان سُہ أچھَن ہُنٛد لِحاظے خَتم مےٚ ہَسا کٔر أمِس دوسَس سۭتۍ وارِیاہ لَڑٲے پَتہٕ ہَسا ییٚلہِ مےٚ بوٗز مطلب کہِ مےٚ ووٚن ہُم ییٚلہِ مےٚ پَتہٕ اَکہِ بیٚکہِ ووٚنے أمۍ ووٚن اَمہِ ووٚن نہٕ ژےٚ غلط چٲنۍ ٲس نہٕ ہَسا اوس نہٕ ژےٚ مُتلِق یِتھ پٲٹھۍ ووٚنمُت کِہیٖنۍ أمۍ ووٚن نہٕ ژےٚ واریاہ غلط پَتہٕ ہَسا کٔر مےٚ کٲم مےٚ ہَسا چھِ اَکھ کَزٕن سُہ ہَسا چھُ مطلب کٲنٛسہِ چھِ کانٛہہ کٲنٛسہِ وَنان یا زَن چھُکھ یُہٲے غٲلِبا ہیوٗ سُہ تہِ ہَسا چھُ مطلب کہِ غٲلبٕنی پٲٹھۍ چھِ مطلب کہِ تٔمِس تہِ یِوان یِم خیال پَتہٕ ووٚن مےٚ امہِ سۭتۍ پَنٛنِس کَزنَس دوٚپمَس ژٕ ہیٚچھناو مےٚ پۄیٹری کِتھ پٲٹھۍ چھِ لٮ۪کھٕنۍ پَتہٕ ہَسا ووٚن مےٚ أمۍ دوٚپُن بہٕ ہاوَے ژےٚ غزل کِتھ پٲٹھۍ چھِ لٮ۪کھٕنۍ مےٚ ہَسا لیٚچھ پَنٛنِس دوستَس خٲطرٕ مطلب بہتریٖن غزل اَکھ یَتھ منٛز ہَسا مےٚ مطلب کہِ میون فیورِٹ شٲعر چھِ علامہ اقبال مےٚ ہَسا مطلب کہِ ژارِ تٔمۍ سٕنٛدۍ بانٛگہِ دِر بال جبریٖل تٔمۍ سٕنٛدیو تِمو کِتابو منٛز ہَسا ژارِ مےٚ کیٚنٛہہ مطلب کہِ غزلہٕ مےٚ دوٚپ یُتھ یہِ مطلب کہِ میون دوس ییٚمہِ سۭتۍ خۄش گژھِ ہَتا کہِ مےٚ ہَسا لیٚچھِ سۄ پَنٛنٮ۪ن وٲڑن منٛز نٮ۪صفہٕ مگر پَتہٕ کٔرۍ مےٚ علامہ اقبالٕنۍ تہِ کیٚنٛہہ شار تَتھ ایڈ غالہِ بٔنۍ تہِ کیٚنٛہہ شار کٔرِم ایڈ مےٚ سا دوٚپ بہٕ کَرٕ یہِ أمۍ سٕے پَنٛنِس دوسَس مطلب کہِ دِمَس توفہٕ اکھ یُتھ أمِس مطلب کہِ ہُہ میون سورُے مَلال ژَلہِ یُس ہَسا میون یہِ دوس ییٚلہِ ہَسا اَمہِ یہِ میٲنۍ یہِ غزل وٕچھ یہِ ہَسا گوٚو وارِیاہ پسنٛد مطلب کہِ یہِ گوٚو وارِیاہ خۄش أمِس ہَسا آیہِ میٛٲنۍ یہِ غزل آیہِ أمِس وارِیاہ پسنٛد بہٕ ییٚلہِ گرٕ وٲژٕس مےٚ مےٚ سوٗز أمِس یہِ تھرٛوٗ وٹسایپ سوٗز مےٚ أمِس پَنٛنِس دوسس یہِ غزل ییٚلہِ ہسا بہٕ یہِ گرٕ وٲژٕس یہِ ہسا چھُ مےٚ کران فون ہے بہٕ چھُس وارِیاہ چون شُکُر گُزار ژےٚ سوٗزُتھ مےٚ یہِ غزل یتھ منٛز ہسا ٲسۍ وارِیاہ مطلب مےٚ ہسا اوس سُہ فُل سۄ یۄس غزل ٲس سۄ ہسا ٲسۍ مےٚ فُل امہِ سی دوستس پٮ۪ٹھ لیٚچھمٕژ ییٚلہِ ہسا بہٕ ییٚلہِ بہٕ گرٕ وٲژٕس امہِ دوستن کوٚر مےٚ فون ہے بہٕ چھَس چیٚون واریاہ شُکُر گُزار ژٕ ٲسٕس میٛانہِ خٲطرٕ ییٖژاہ اَکھ بہتریٖن غزٕل لیٚچھمٕژ مےٚ ہَسا دوٚپ تٔمِس ژےٚ آیے یہِ پَسنٛد تٔمۍ ہَسا دوٚپ مےٚ وٕنیُک تام چھَنہٕ مےٚ مطلب کیٛاہ پَتاہ تٔمۍ میٛانہِ دِل بحلٲیی موٗجوٗب آسہِ ہا ووٚنمُت یا پَنٛنہِ موٗجوٗب تٔمۍ ہَسا دوٚپ وٕنیُک تام چھَنہٕ مےٚ یِژھ غزل کٲنٛسی ہٕنٛز پَسنٛد آمٕژ یُس مےٚ چٲنۍ آیہِ پَسنٛد مگر مےٚ ہَسا ٲس یہِ غزل ہَسا ٲس مےٚ مُختلِف کِتابو منٛز ژٲرمٕژ اَکھ ہَسا ٲس مےٚ یہِ پَنٕنۍ گۄڈ نٮ۪صفہٕ لیٚچھمٕژ پَتہٕ دوٚپ مےٚ کِتھ پٲٹھۍ گَژھِ یہِ مطلب کہِ یُتھ أمِس میٛانِس دوسَس یہِ غزل پَسنٛد کھَسہِ مےٚ سا مطلب کہِ مےٚ کٔڑۍ واریاہَن ہٕنٛدۍ کِتابو منٛز کٔڑۍ مےٚ واریاہ حروٗف کیٚنٛہہ کیٚنٛہہ حروٗف ژٲر مےٚ باقیَن ہٕنٛدیو غزلو منٛز تہِ لیٚکھِم اَتھ منٛز تیٚمہِ سۭتۍ ہَسا ٲس یہِ غزل بَنیٚمٕژ واریاہ اَصٕل من پَسنٛد غزل ہسا ٲس یہِ بَنیٚمٕژ پَتہٕ ہسا چھِ مےٚ یہِ دوس پنُن فون کران اے بہٕ چھُس چون واریاہ شُکُر گُزار مطلب ژےٚ ٲسٕے میانہِ خٲطرٕ اکھ یِژھ غزل لیٚچھمٕژ مےٚ ہسا آیہِ چٲنۍ غزل واریاہ پسنٛد تہٕ بہٕ چھُس چون واریاہ شُکُر گُزار ژٕےٚ ٲسٕے میٛانہِ خٲطرٕ ییٖژاہ اَصٕل غزٕل لیٚچھمٕژ مےٚ ہسا چھِ یہِ غزل اَتھ ہسا بَنٲو مےٚ فرٛیم یہِ ہَسا چھِ مےٚ بہٕ پَنٛنِس کُٹھِس اَلوُت ترٲومٕژ پَنٛنِس والَس دٮ۪وارَس ہَسا چھِ مےٚ یہِ غزل اَلوُت ترٲومٕژ ییٖژاہ ہَسا آیہِ مےٚ یہِ پَسنٛد مےٚ ہَسا بَنوو اَکھ یَتھ اَکھ فرٛیم اَتھ چانہِ غزلہِ پَتہٕ ہَسا ترٲو مےٚ یہِ پَنٛنِس دٮ۪وارَس پَنٛنِس دٮ۪وارَس ہَسا چِپکٲم ییٚلہِ بہٕ بِہِتھ چھُس آسان پَتہٕ ہَسا چھُس بہٕ اَتھ چانہِ غزلہِ کُن آسان وٕچھان مےٚ ہَسا چھُ واریاہ دِل گَژھان خۄش تیٖژاہ ہَسا آیہِ مےٚ یہِ چٲنۍ غزلہٕ